اسلامُ علیکُم ورحمتہ اللہِ وَبرکاتہ آز وَنو بہٕ تۄہہِ کینٛہہ خاص ٹیٚکنیٖک یِم بہٕ یوٗز چھُس کران گاڈٕ رَٹنس منٛز بیٚیہِ کیاہ چھُس بہٕ پرٕ مطلب تیار تھاوان کیاہ چھُس بہٕ گۄڈٕ کَران گاڑِ رَٹنہٕ برونٛہہ تہٕ کوتاہ ٹایم چھُس بہٕ گُزاران مطلب رِورَس پیٚٹھ دٔریاوَس پیٚٹھ تہٕ ٹیٚکنیٖک یُس ٹیٚکنیٖک چھِ یہِ زِ مےٚ چھُ یہِ یا گژھِ بِہُن مطلب تَپٲرۍ یَپٲرۍ آب نیران آسہِ یا گژھِ بِہُن تَتیٚن یَتن کُل آسہِ تَتیٚتھ بیوٹھ آب یَتَتھ صاف آسہِ تَتیٚتھ بیوٹھ تَتَتھ چھُ بِہُن پیٚوان اَتھ تہِ چھِ لَگان اَکھ رَز کٲشِر چھِ أسۍ أسۍ چھِ کَران رَز یوٗز سُہ چھِ آسان سفید رَز زٲیج بیٚیہِ چھِ آسان تَتھ برہنٛکِنۍ وول اَکھ یُس گاڑِ ٲسَس منٛز چھِ پھَسان تَتھ چھِ پیٚوان بٕتھِ لاگُن اوٹ اوٹ اگر تَتھ لاگو بٕتھِ اوٹ گَژھِ لاگُن تَتھ کَمٕے بیٚیہِ گَژھِ ہُہ آسَن زیادٕ پیٚور یُتھُے تورٕ چھِ لایان بیٚیہِ چھِ أسۍ لاگان رَزِ پیٚٹھ کِنۍ ٹیٚکنیٖک چھِ رَزِ گژھِ پیٚٹھ پیٚٹھ کِنۍ لَگاوٕنۍ اَکھ کیج ہٲٹ یا ڈیٚن لوٚپ یُس نہٕ آبَس منٛز ڈُبکی ییٚلہِ گاڈ چھِ تَتھ لَمان سُہ چھِ تَتھ بۄن کُن وَلان تہٕ سُہ چھِ بۄن وَسان آبَس منٛز تہٕ اَسہِ چھِ لاگان مےٚ چھِ لَگان پَے گاڈٕ ہَسا پھسے ییٚلہِ گاڈٕ پھسان سُہ چھِ لَمان رَزِ رز چھِ گژھان ٹایِٹ سُہ چھِ دَرِ دِوان رز چھِ گژھان ٹایِٹ تٔمِس لَگان پَزِ پَتہٕ چھُس بہٕ رَزِ لَمَان تہٕ رَٹان چھُس گاڈ تہٕ بہٕ چھُس لَگان اوٹ مٔنٛڈِتھ اوٹ چھُس بہٕ مٔنٛڈِتھ چھُس بہٕ نِوان گَرِ اوٹ یَتھ أسۍ ژۄچہِ تہِ چھِ بَناوان سُہ چھُ لاگُن پیٚوان وٲلِس تھوڑا یُس تَتھ پیوٚت چھِ آسا سُہ چھُ پیٚوان بنٛد کَرُن کیٛازِکہِ گاڈٕ گَژھِ نہٕ پاے لَگُن کِہیٖنۍ یہِ چھِ کیٛاہ تھانۍ پھَساونہٕ موٗجوٗب مےٚ تہٕ تَتھ چھُ پیٚوان سُہ لاگُن پَتہٕ چھِ گاڈ تَتھ منٛز یِوان تٔمِس چھِ پَھسان آٹومیٹِکلی چھِ آسان پیور سہُ چھِ تٔمِس پَھسان چٲنٛٹِس منٛز تہٕ پَتہٕ چھُس بہٕ لَمان تہٕ نِیَر ایٚباوُٹ چھُس بہٕ زٕ ٹُو ڈاے گٲنٛٹہٕ چھُس بہٕ کَران مطلب ڈاے گٲنٛٹہٕ گُزاران سَربندَس یہِ بہٕ گژھٕ گاڈ رَٹنہٕ مطلب دٔریاوَس پیٚٹھ کیازکہِ توٚتانۍ چھُس بہٕ اَنان گاڈٕ کِلوٗ ڈۄڈ کِلوٗ چھُس بہٕ اَنان رٔٹِتھ دۄہے بیٚیہِ چھُس بہٕ گاڈٕ رَٹان جال چھِ آسان سُہ چھُس بہٕ لَگاوان مطلب سَربَنٛد آسہِ سَر آسہِ بوٚڑ سُہ چھُ پیٚوان لگاوُن لورِ زٕ پیٚوان تَتھ بَجہِ تھاونہِ سایڈَس لَگو منٛز باگ زٕ نَفَر چھِ أسۍ وَسان اَکھ چھُ لاگان أکِس کُوٗنَس بیاکھ بیٚکِس کُوٗنَس پَتہٕ چھِ أسۍ تٔتھی سَرَس منٛز کَران سران کِنارٕ یِم کوٗن چھِ آسان ہوٚچھ لاگان نیٚٹ منٛز باگ یِم کوٗن چھِ آسان کِنارٕکۍ تَپٲرۍ چھِ أسۍ یِوان سرٛانٛٹھ وایان وایان گاڈَن دِوان چھَگ تم چھِ گژھان تٕم چھِ پھَسان جالَس منٛز پَتہٕ چھِ کھالان جال ہیٚور تہِ یہِ چھِ میٛٲنۍ ایٚکٕسپیٖریَنٕس گاڈٕ رَٹنَس منٛز تہٕ بیٚیہِ چھُ کانٛہہ مَزٕ یِوان کیازکہِ کُل آسہِ اَکھ چھُ صاف ہَوا جنٛگلُک آسان اَسہِ چھِ ییٚتی پیٚٹھ کِنیٚتھ سَروَن تہٕ تَتہِ چھِ یِہَے ایٚکٕسپیٖریَنٕس چھِ یِہَے زِ بہٕ چھُس بیٚہوان کِنارَس پیٚٹھ بیٚیہِ ییٚتَتھ کُل آسہِ تَتتھ یا بیٚہمہٕ بہٕ تَتے ییٚتیٚتھ کٕنۍ یا بوٚٹھ آسہِ تَتھ پیٚٹھ بیٚہمہٕ بہٕ ب سُہ آسہِ تھوڑا تھوٚد پَتہٕ چھُس بہٕ لایا دوٗر ڈٔٹِتھ تہٕ پَتہٕ چھِ پھَسان گاڈٕ یہِ چھُ سُہ مطلب میٲنۍ ٹیٚکنیٖک تہٕ گۄڈنیٚتھ چھُس یُتھُے مےٚ گژھُن آسہِ گۄڈنیٚتھ چھُس بہٕ تُلہٕ بہٕ اَکھ کھیٚنہٕ خٲطرٕ پانَس کینٛہہ مطلب یہِ کھیوٚن مےٚ آسہِ جوٗس پوٗس کولڈ ڈرٛنٛک ژۄچی تُلہٕ بہٕ نَتہٕ بیٚیہِ ژُل سیُن تُلہٕ بہٕ تہِ سۭتۍ بیٚیہِ چھُس بہٕ تُلان ایٚکٕسٹرٛا وٲلۍ زٕ سۭتۍ کیٛازِکہِ گاڈٕ چھِ کُنہِ ساتہٕ چھِ رَز ژھنان رَز تہِ چھِ نِوان اوٹ چھُس نِوان بیٚیہِ چھُس بہٕ لِفاپ اکھ گۄڈنیٚتھ تُلان تَتھ منٛز تھاوان آب ترٛٲیِتھ پَتہٕ تھاو اَسہِ تَتھ سۭتی گاڈٕ چھِ نہ آسان سُہ چھِ ترٛاوا أسۍ تٔتھی لِفاف چھُ آسان بوٚڑ لِفاف چھُ آسان تَتھ منٛز چھِ آسان آب تِکیٛازِ سُہ گژھِ سٔروایِو کَرٕنۍ تیٖتِس ٹایمَس